وعلیکُم سلام شُکُر رۄبَس کُن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

ہاں ؤنِو حظ اَہَن حظ ژوٗنٛٹھۍ چھِ سَنٛگتر تہِ چھِ سَنٛگتر چھِ کیلہٕ چھِ کیوِی چھِ بیٚیہِ چھِ ژوٗنٛٹھۍ تہِ چھِ ژیرٕ ہا ژیرٕ تہِ بنَن ژٕنَن تہِ بنَن ژیرٕ تہِ بنَن ٲر چھِ مگر ٲر چھِنہٕ کیٚنٛہہ وُنکٮ۪ن

اَز چھِ فرٛٮ۪ش سورُے آ اَز چھُ فرٛٮ۪ش مال سورُے اَہَن حظ اَز چھِ آ کیلہٕ تہِ چھِ اَہن حظ دٲن تہِ چھِ اَہَن حظ کیلہٕ پیٖٹ اکھ تہٕ دٲن ڈَبہٕ اَکھ ژوٗنٛٹھۍ چھِ کِلوٗ وٲرۍ چھِ گژھان نَمَتھ رۄپیہِ اَہَن حظ مگر مال چھُ زَبَردَس پٮ۪ٹ مال چھُ

اَہَن حظ مال چھِ فرٛٮ۪ش مال فرٛٮ۪ش مال گِفٹہٕ پیکیج

سُہ گَژھِ مطلب تا پنٛداہ شَتھ رۄپیہِ گژھِ سۄ پیٖٹ اَہَن حظ ییٚتی حِساب گژھِ سۅ پَتہٕ پیٖٹۍ ییٖژاہ یِیہِ نہٕ پَتہٕ کیوِی اَہَن حظ کیلہٕ تہِ حظ بنَن ییٚمہِ ساتہٕ تُہۍ فرٛی ٲسِو تہٕ تَمی ساتہٕ یِیِو تُہۍ اَہَن حظ ٹھیٖک حظ چھُ آ آ کَنٹِنیٛوٗ کَنٹِنیٛوٗ ٹھیٖک حظ چھُ کیٚنٛہہ نہَ حظ پَرواے ییٚمہِ ساتہٕ تُہۍ شاپَس پٮ۪ٹھ یِیِو تہٕ اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ تُہۍ یِیِو یِیِو تُہۍ تۄہہِ آسہِ قدٕر اِنشاء اللہ